آ بالکُل یہِ واقعہٕ چھُ مےٚ سۭتۍ سِپدیٛومُت اَکہِ وقتہٕ ٲس اَسہِ ممی گٲمٕژ اوٗرۍ تہٕ گرِ اوس نہٕ کٕہٕنٛۍ بہٕ تہٕ ابوٗجی ٲسۍ گرِ تہٕ اَچانٛک آے اَسہِ واریاہ زیادٕ پٔژھۍ اُبوٗجی یِنۍ تہٕ وۄنۍ چھُ ابوٗ جی سونٛچان أسۍ کیٛاہ کَرو تہٕ ابوٗجی یَن ووٚن بہٕ اَنے سِیُن ویُن تہٕ مےٚ دوٚپمَس کیٚنٛہہ چھُنہٕ مےٚ چھُ تَگان تھوڑا بہت ہلکہٕ فُلکہٕ رَنُن تہٕ اوٚبوٗ جی یَن اوٚن کۄکُر ماز شاز تہٕ وۅنۍ چھَس بہٕ سونٛچان بہٕ کیٛاہ کَرٕ تہٕ مےٚ اوس تھوڑا تھوڑا ایز کہِ بہٕ ٲسٕس ہاسٹٕلَس منٛز روٗزمٕژ مےٚ اوس تھوڑا تھوڑا تَگان رَنُن تہٕ مےٚ دوٚپ وَلہٕ کیٚنٛہہ چھُنہٕ پُشراو خۄدایَس تہٕ بہٕ لٔجِس سِٹاٹ کَرنہِ تہٕ مےٚ بَنو واریاہ زیادٕ اَصٕل چِلی چِکَن تہٕ مےٚ وُچھ سُہ تھوڑا تھوڑا یوٗ ٹیٛوٗبَس پٮ۪ٹھ تہِ لیکِن پانہٕ تہِ اوسُم تَگان تہٕ سایڈَس بَنٲوٕم اَپٲری یَکھٕنۍ تہٕ بیٚیہِ بَنٲوِم کوفتہٕ بیٚیہِ ٲسِم کیںٛژھا سیلڈ تہِ بَنٲومٕتۍ تہٕ پَژھٮ۪ن آو سُہ واریاہ زیادٕ پَسنٛد تہٕ تیٚمہِ وَجہ سۭتۍ کٔرِکھ مےٚ تِمو اَتھَن میٖٹ تہٕ پَتہٕ کھٮ۪و ممی تہٕ ابوٗ جی یَن تہِ گرِکٮ۪و کھٮ۪وکھ سارِوٕے یِمَن واریاہ زیادٕ سُہ پَسنٛد آو تہٕ بیٚیہِ چھِ مےٚ واریاہ زیادٕ پَسنٛد کہِ بہٕ رَنہٕ بَتہٕ سیُن مےٚ چھُ تَگان تہِ رَنُن تہٕ مےٚ چھِ اَگر یِتھۍ تجرُب گژھان تہِ مےٚ چھِنہٕ سُہ ہڈبٔڈی چھَس نہٕ بہٕ مَچاوان کِہیٖنٛۍ بہٕ چھَس بَڈٕ آرام سان سٲرٕے کٲم مۄکلاوان